السلام علیکم تُہۍ چھُو حظ سبزی وول کَتھ کَران اۭں تہٕ یہِ بہٕ چھَس یہِ پرویٖنہ کَتھ کَران جی تُہۍ چھُوا تُہۍ چھُو یہِ ماہوٗر جان مےٚ کَرے اَمہِ باپَتھ کال مےٚ دوٚپ بہٕ وَنمو تۄہہ آز کیٛاہ چھُ رُواںٛگنَن ریٹ گَژھان ہَتھ رۄپیہِ چھِ گَژھان کِلوٗ گَنٛڈٕ ہیٚکِوا تُہۍ گَنٛڈَن ہاں ہاں تُہۍ ہیٚکِو ؤنِتھ تُہۍ ؤنوا مےٚ مۄخصَر مےٚ کوتاہ گَژھِ اَتھ کَم

یہِ سَر گوٚو واریاہ ٹھیٖک تھیٖک اولوَن ہٕنٛدۍ ہیٚکِوٕ تُہۍ مےٚ ؤنِتھ اولوَن ہِنٛدۍ ؤنۍوٕ مۄخصر ؤنِو تُہۍ مےٚ ریٹ کَتھ سَبزی کیٛاہ گَژھِ

ٹھیٖک ٹھیٖک تہِ روزِ زیادٕ اَصٕل تیٚلہِ یِمہٕ بہٕ تٕہٕنٛدِس اَتھ ٹھیلَس پٮ۪ٹھ بہٕ نِمہٕ سبزی ٹھیٖک چھُ ٹھیٖک چھُ گوٚو تہٕ یہِ گٔے تُہٕنٛز مہربٲنی اَدٕ کیٛاہ السلام علیکم